اسلام علیکُم وعلیکُم سَلام آ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک یتھ ٲس مازٕچ شاٹیج حظ تہٕ مےٚ واتوٕ اَکھ گٲڑۍ تۄہہِ کٔژ کٹھ ٲسۍ ضروٗرت باہ کٹھ ہا چلو ٹھیٖک چھُو صُبحَس صُبحٲے ترٛاوَو آ صُبحَس آ شیٚے بجے روٗززیٚو ریٚڈی طڑعادےظ تہٕ بہٕ سوزٕ گٲڑۍ چلو ٹھیٖک چھُ پیٚمٮ۪نٛٹ کٔرۍزیٚو